اسلام علیکُم بہٕ چھَس بازِلا تُہۍ چھُو نزاکَت کُلاتھ سِٹور ڈل گیٹ پٮ۪ٹھ مےٚ اوس اَتہِ یہِ اکھ کامہِ دار سوٗٹ آرڈر کوٚرمُت یُس زَن مےٚ وٕنی کیٚنٛہہ وقت برٛونٛٹھ یور ووت بہٕ چھَس سٮ۪ٹھاہ خوش کہِ یوٗتاہ اَصٕل مےٚ سُہ سوٗنٛچمُت اوس سُہ ووت تَمہِ کھۄتہِ تہِ واریاہ گۄنہٕ زیادٕ اَصٕل گۄڈٕنٮ۪تھٕے یُس کپُر سوٗٹُک چھِ سُہ چھِ نِہایت واریاہ اَصٕل واریاہ بہتریٖن کپُر یُس زَن رنٛگ چھُ سوٗٹس سُہ تہِ چھُ نِہایت واریاہ اَصٕل سوٗٹَس چھِ پٮ۪ٹھٕ واریاہن رنٛگن مختلف رنٛگن ہِنٛدۍ پوش پوشو سۭتۍ تہِ کٲم آمٕژ کرنہٕ یُس زَن تَتھ بیٚیہِ زیادٕ خوٗبصوٗرتی بڑاوان چھُ تہٕ بہٕ چھَس سٮ۪ٹھاہ خوش ایز اےٚ خریٖدار چھَس بہٕ سٮ۪ٹھاہ خوش کہِ یوٗتاہ مےٚ سوٗنٛچمُت اوس تَمہِ کھۄتہِ تہِ زیادٕ اَصٕل ووت مےٚ چیٖز یوٚتَن تہٕ تُہُنٛد دُکان یُس چھِ سُہ چھِ اَمہِ برٛونٛہہ تہِ واریاہ مشہوٗر کہِ پرٛٮ۪تھ کانٛہہ خریٖدار چھُ خریٖدارس چھُ تَتٮ۪ن دِل خوش گَژھان چیٖز چھِ شوٗبہٕ وٕنۍ تہٕ لوٗبہٕ وٕنۍ آسان تہٕ آز گوٚو مےٚ تہِ سُہ سٮ۪ٹھاہ دِلس یقین کہِ سۄ خریٖدارَن ہِنٛز کَتھ سۄ خریٖدارَن ہُنٛد فیٖڈ بیک سُہ چھُ بلکُل صحیح تُہنٛدِس دُکانَس متعلق مےٚ چھِ اُمیٖد زِ برٛونٛہہ کُن تہِ روزِو تُہۍ اَمی حِسابہٕ کٲم کَران تہٕ اِنشاء اللہ تُہٕنٛز خریٖدٲری تہِ روزِ بڑان تہٕ مےٚ چھِ اِنشاء اللہ اُمیٖد تۄہہِ گژھوٕ سٮ۪ٹھاہ فٲیدٕ پنٛنِس کاروبارس منٛز شُکریہ